اَسلامُ علیکُم اَہَن حظ اصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک نہَ حظ یوٚتَن آیَس بہٕ یَتھ دُکانَس پٮ۪ٹھ مےٚ حظ چھِ ضروٗرَت بایسکٕل اَہَن حظ اَہَن حظ اَہن حظ نِیاو اَہَن حظ بِلکُل بِلکُل تۄہہِ پرٛزنٲوِوٕ أسۍ نہَ حظ توتہِ اگر مےٚ باسہِ تیٚلہِ ہٮ۪کہٕ بہٕ زٕ نِتھ کیٛازِ لَکٹِس بَچَس خٲطرٕ تہِ چھُ نِیُن تہٕ بٔڈِس بَچَس خٲطرٕ تہِ چھُ نِیُن لۅکُٹ تہِ اوس نِیُن تہٕ بوٚڈ تہِ اوس نِیُن وۅنۍ وُچھو ییٚتی ٹھیٖک چھُ اَہَن حظ اَہَن حظ بیلٹہٕ وغیرہ چھُکھا یِم پَتہٕ چھِ یِم بَچہِ وچہِ بۄن وۄن تہِ ہٮ۪کَان گٔژھِتھ ٹھیٖک چھُ ٹھیٖک چھُ اَہن حظ اَہن حظ ٹھیٖک حظ چھُ وُہ پٔرسنٛٹ نا فرق کیٛاہ گژھِ لَکٹِس أکِس تہٕ بٔڈِس أکِس مطلب ریٹ ریٹہِ منٛز یۅس فرق چھِ آسان اَہَن حظ اہَن حظ اَہَن حظ ٹھیٖک چھُ آ گوٚو بہٕ ہٮ۪کہٕ پنٕنِسٕے ریٚنٛجَس تانۍ ہٮ۪کہٕ بہٕ سایکَل نِتھ نہَ حظ یِہَے رۄپیَس زٕ ژور ساس تانۍ گَژھِ میلُن اَکھ سایکَل اَکھ اَہَن حظ تَمہِ علاوٕ تہِ نہٕ کیٚنٛہہ تَمہِ بۄنٕے تہِ اگر آسہِ تہٕ اَہَن حظ کانٛہہ شَک تہِ نا ٹھیٖک چھُ اَہن حظ ٹھیٖک حظ چھُ تُہۍ دِیِو تیٚلہِ یِہَے اکھ ہیٖرووٕے اَہَن حظ اَہن حظ بنٲوِو میٛانی ناوٕ حظ مےٚ حظ چھُ ناو بلکیٖسا ٹھیٖک حظ کَلَر تُلہٕ بہٕ رٮ۪ڈ کَلرٕے یہِ تُِرٛو وُہر حظ ٹھیٖک حظ چھُ اَہَن حظ اَدٕ حظ شُکریہ شُکریہ اَدٕ حظ تُلِو